اَسہِ کوٚر ییٚمہِ ایٚپ پٮ۪ٹھ آرڈَر اَکھ واچ یۄس واریاہ اَصٕل ٲس یَتھ منٛز أسۍ ڈیٹ تہِ اوس کوٚرمُت مٮ۪نشَن کہِ اَسہِ کَر گَژھِ یہِ واتٕنۍ سٲنِس لوکیشنہٕ پٮ۪ٹھ یۄس اَسہِ سٲنۍ یہِ واچ یۄس کٔرمٕژ آرڈَر اَگَر أسۍ وٕچھو اٮ۪کاڈِنٛگ ٹُو پرٛایسہٕ حِسابہٕ گۄڈنیُک یُس یہِ سون پرٛوڈَکٹ روٗد نہ اَتھ پٮ۪ٹھ یہِ آرڈَر کَرُن یہِ روٗد سانہِ خٲطرٕ واریاہ زیادٕ بہتر کیٛازِکہِ مےٚ ٲس یہِ واچ واریاہَن جایَن سٔرٕچ کٔرمٕژ یَتھ منٛز گُتُل پرٛای گُتُل پرٛایِس اوس یَتھ منٛز گُتُل پرٛایِس ٲس یِوان تھاونہٕ تہٕ مگر یَتھ منٛز یَتَسَن چھِ یَتھ اٮ۪پلِکیشنہٕ پٮ۪ٹھ یُس اَسہِ آرڈَر کوٚر یہِ باسیٛو اَسہِ اَتہِ أتھی یوتَن پٮ۪ٹھ باسیٛو مےٚ کہِ کَم پَر پرٛیسَس منٛز چھُ دِوان اَسہِ یہِ واچ یُس أسۍ یَژھان أسۍ یہِ چھِ سٕماٹ واچ اَمیُک کَلَر اوٚن اَسہِ بٕلیک وۄنۍ اَگر أسۍ کالٹی ہُنٛد زانو کہِ یہِ کٲژاہ اصٕل چھِ اَسہِ کٔر آرڈَر یہِ دۄن ساسَن ییٚلہِ زَن یہِ باقٕے آنلایَن ایٚپو پٮ۪ٹھ چھَنہٕ مِلان دۄنٕے ساسَن کیٚنٛہہ یہِ چھُ مِلان کَم سے کَم ترٛےٚ ساس پانٛژترٕٛہ شَتھ چھِ مِلان مَگر ییٚتہِ ملیو اَسہِ ڈِسکاوُنٛٹ آفَر اَتھ ٹھیٖک دَ بیٚیہِ کوٚر اَسہِ کٲم امہِ اَتھ یُس چارجِنٛگ پایِنٛٹ چھُ چارجِنٛگ گٔے اَسہِ کَم سے کَم چھِ اَسہِ نیران پانٛژھ دۄہ اَتھ اَگَرے أسۍ اَکہِ دۄہ فُل چارٕج کَرو پَتہٕ کَنٹِنیوٗوسلی بٕلوٗٹیُتھ تھاوو کَنٮ۪کٹِڈ تَمہِ پَتہٕ چھِ أسۍ نیران اَتھ پانٛژھ دۄہ بیٚیہِ یُس اَمیُک چارج چارجَر چھِ یعنی کہِ اٮ۪ڈاپٹَر یَتھ أسۍ وَنان چھِ سُہ چھُ واریاہ زیادٕ مطلب سُہ لوٚگُن أسۍ تیوٗتاہ خۄش کہِ سُہ چھُ اِتھ کَمَتھ گَژھان تَتھ چھُ پٮ۪وان ڈیٚٹا کیبٕل کَنٮ۪کٹ کَرٕنۍ سُہ چھُ مٮ۪گ جیسے مٮ۪گنٮ۪ٹ گَژھان کَنٮ۪کٹ مطلب بیٚیہِ امِچ یُس والیوٗمٕچ کالٹی یا کالِنٛگ فَنٛگشَنِنٛگ چھِ سُہ چھُ واریاہ اَصٕل مطلب اَتھ منٛز چھَنہٕ وایِسَس تہِ کٕہٕنۍ تہِ پرٛابلِم گَژھان یعنی کہِ سٲلِم کیٚنٛہہ چھُ اَتھ اَصٕل کَلَر چھُ ٹھیٖک یُتھُے مےٚ یہِ گۄڈنیُک پرٛوڈَٮ۪کٹ آرڈَر کوٚر مےٚ ٲسۍ سٲری وَنان کہِ آنلایَن مہٕ کَرٕ آرڈَر کِہیٖنۍ نہٕ کیٛازِکہِ اَگَرے ژٕ آنلایَن کَرَکھ آرڈَر آنلاینَس پٮ۪ٹھ چھُنہٕ تیوٗتاہ بَروسہٕ آسان کِہیٖنۍ نہٕ یِم سوزنیا ژےٚ اَصٕل پرٛوڈَٮ۪کٹ کِنہٕ یِم سوزنَے ژےٚ خراب پرٛوڈَٮ۪کٹ مگر مےٚ اوس بوٗزمُت کہِ واریاہ اٮ۪پلِکیشنو پٮ۪ٹھ ییٚلہِ أسۍ آرڈَر چھِ کَران تَتہِ چھُ ہاوان مطلب ییٚمہِ ساتَن أسۍ فوٹو چھِ چیٚک کَران یا سٔرٕچ چھِ کَران کانٛہہ پرٛوڈَٮ۪کٹ تَتہِ چھُ آسان سُہ أکہِ آیہِ یعنی کہِ سُہ اٮ۪کچُلی چھِ آسان پرابلِم یہِ کہِ تَتھ چھُکھ آسان ہاے پِکسَل کیمرا سۭتۍ فوٹو تُلمُت سُہ چھُ پَتہٕ باسان واریاہ اَصٕل تِتھ کَمَتھ پَتہٕ چھِ یِم سوزان اَلے بَدَل پرٛوڈَٮ۪کٹ کَسٹَمَرَن ییٚمہِ سۭتۍ تِم پَتہٕ دوٚیِمہِ لَٹہِ چھِ مطلب کٲنٛسے تہِ دِوان کیٛاہ چھِ اَتھ وَنَن آنلایَن آرڈَر کَرنہٕ مگر مےٚ ووٚن سُہ ساروِیو دوٚپُکھ ژٕ مہٕ کَرٕ آرڈَر کِہیٖنۍ مگر مےٚ دوٚپ تمَن نہ بہٕ کَرٕ گۄڈنٮ۪تھ بہٕ وٕچھِ مطلب کیُتھ سوزِ تو وۄنۍ کٔر اَسہِ کٲم ییٚلہِ مےٚ وٕنۍ یہِ آرڈَر کٔر یِم تہِ میٲنۍ فرٮ۪نڈٕس وغیرہ رِلیٹِوٕز چھِ تم سٲری چھِ مےٚ وَنان تہٕ اَتھٕے چھُ واریاہ زیادٕ اَصٕل کالٹی یے چھُ واریاہ زیادٕ اَصٕل ٲسمٕژ ژٕ کیٛاہ مطلب أسۍ کیٛاہ ٲسی ژےٚ وَنان ژٕ مہٕ کَرٕ آنلایَن آرڈَر ژےٚ چھِ یہِ بیٚیہِ چھِ ژےٚ ڈِسکاوُنٛٹ تہِ مِلیٛومُت اور بیٚیہِ وٲژ مےٚ یہِ پنٛنِس ٹایمَس پٮ۪ٹھ ڈٮ۪لؤری باے یُس سُہ اوس واریاہ زیادٕ اَصٕل مطلب مےٚ مےٚ مےٚ گوٚو یوٗتاہ پَسَنٛد کہِ مےٚ کوٚر پرٛٮ۪تھ أکِس یِم تہِ مےٚ پَنٕنۍ رِلیٹِوٕز یِم مےٚ فرٮ۪نڈٕز چھِ یا مےٚ نیٚبَر چھِ یِم کٕلاس میٹٕس چھِ سارنِیَن کوٚر مےٚ یہِ پرٛٮ۪فَر کہِ تُہۍ کٔرِو ییٚمِس ییٚمِس مطلب یہِ پرٛوڈَٮ۪کٹ کیٛاہ چھُ باے کَرُن سُہ ہٮ۪کہِ یَتھ ایپہٕ پٮ۪ٹھ کٔرِتھ کیٛازِکہِ اَمِکۍ یہِ مےٚ وُچھُو اَمیُک پرٛوڈٮ۪کٹ یُس چھُ سُہ چھُ واریاہ زیادٕ اَصٕل مطلب مےٚ اوس گۄڈنِچ یہِ فٔسٹ پرٛوڈَٮ۪کٹٕچ اٮ۪کٕسپیٖریَنٕس چھَس بہٕ وَنان کہِ یہِ چھِ اَتھ ایٚپہِ پٮ۪ٹھ چھِ پرٛٮ۪تھ کیٚنٛہہ اَصٕل مِلان مطلب ییٚمہِ حِسابَن أسۍ وٕچھان چھِ باقیو جایو باقیو جایو پٮ۪ٹھ یہِ مارکٮ۪ٹَس منٛز تہِ چھَنہٕ اٮ۪ویلیبل اِتھ چیٖز آسان کِہیٖنۍ نہٕ یہِ تمہِ پَتہٕ یِمہٕ میٲنۍ فرٛٮ۪نٛڈٕس چھِ یا یِمو یِمو ووٚن تمو سٲریو دوٚپ کیٛاہ چھِ اَتھ وَنان ہاں ہاں أسۍ کَرو ییٚمہِ اٮ۪پلِکیشنہِ پٮ۪ٹھ آرڈَر یہِ اَسہِ گٔیہِ سارنی خۄش بیٚیہِ وٲژِ پنٛنِس ٹایمَس پٮ۪ٹھ سو مطلب میانۍ یِہے رِوِوٕے چھِ اَتھ مُتعلِق میٲنۍ یِہے ایٚکسپیٖرینٕس کہِ اَسہِ پَزِ سانہِ ییٚمہِ پٮ۪ٹھ کیٛاہ چھِ اَتھ وَنان آرڈَر کَرُن ییٚمہِ حِسابَن یِمو اَسہِ پرٛوڈَٮ۪کٹ سوز کیٛازکہِ نَتہٕ چھُ گۄڈنیٚتھٕے گژھان کٲم اگر مطلب گۄڈے مےٚ سوزہن خراب پرٛوڈَٮ۪کٹ تمہِ سۭتۍ کیٛاہ گَژھِ ہے بہٕ دِمہٕ ہاوٕنۍ نہٕ پازِٹِو رِوِو یا یِم تہِ میٲنۍ یِمَن یِمَن مےٚ یہِ شِیَر کٔر یہِ لِنٛک ییٚمہِ پٮ۪ٹھ کٔرِو تُہۍ آرڈَر تمَن وَنہٕ ہاوٕے نہٕ بہٕ اَگَر نہٕ یہِ اَصٕل آسہِ مَگَر یہِ باسیٛو مےٚ ییٚمہِ پٮ۪ٹھ یہِ آرڈَر کوٚر مےٚ یہِ باسیٛو مےٚ واریاہ زیادٕ ٹھیٖک واریاہ زیادٕ اَصٕل سو بہٕ چھَس میٛٮانۍ اٮ۪کٕسپیٖریَنٕس روٗز واریاہ اَصٕل اَتھ خٲطرٕ یِمَن پرٛوڈَٮ۪کٹَن ہٕنٛدۍ خٲطرٕ روٗز مےٚ میٲنۍ ایٚکٕسپیٖرینٕس بٮ۪ٹر ایز کَمپِیٲڈ ٹُو باقٕے شاپِنٛگ ایپٕس چھِ یا مارکٮ۪ٹ مَنٛز یِم چیٖز أسۍ چھِ اَنان تمہِ کھۄتہٕ روٗز یَتھ پٮ۪ٹھ مےٚ بیٚٹَر ایٚکٕسپیٖریَنٕس کیٛازِکہِ یِمو سوٗز مےٚ گۄڈنیُک یہِ پرٛوڈَٮ۪کٹ ییٚمہِ سۭتۍ بہٕ خۄش گٔیَس ییٚمہِ سۭتۍ مےٚ زیادٕ زیادٕ اِنٹرٛسٹ بَڑیٛو کہِ بہٕ کَرٕ باقٕے باقٕے چیٖز تہِ ییٚمہِ پٮ۪ٹھ آرڈَر